اسَلامُ علیکُم بہٕ حٕظ ٲسٕس راتھ تُہٕنٛز ویب سایٹ وُچھان یۄس سُہ ویب سایٹ ایٚمازان چھِ تَتھ پٮ۪ٹھٮ۪ن بہٕ وٕچھ یِتھٕے پٲٹھٮ۪ن اچانَک تِکیٛازِ مےٚ اوس اَکھ بیگ اَنُتھن مےٚ ووت اَز واریاہ کال بیگ ژھانٛڈنَتھ بہٕ ییٚمہِ ٹایپہٕ بیگ ژھانٛڈان ٲسٕسن یُتھ مےٚ تَتھ کَپُر گژھِ ہے آسُن یُتھ مےٚ رنٛگ گژھِ ہا تَتھ آسُن بہٕ ٲسٕس وَنان نہ مےٚ گژھِ ہے سُہ پنٕنِس دِلَس بِہُن تُِتھُے بیگ گژھِ ہے مےٚ برابر آسُن بہٕ ٲسٕس بازرَن تہِ گٔیَس بہٕ واریاہَن جایَن ماگَم گٔیَس بہٕ بازرَس منٛز تَتہِ ٲسٕس بہٕ وُچھان بیگ بہٕ گٔیَس پرٛتھ کٲنٛسہِ دُکانٛدارَس نِش گٔیَس بہٕ بیگ اَننہِ مگر مےٚ آو نہٕ تَتہِ پَسَنٛداہ وَسنٛداہ بیگ کِہیٖنٛۍ تہِ نہٕ تِکیٛازِ مےٚ ٲس بیگٕچ واریاہ سخت ضروٗرت بہٕ ٲسٕس ژھانٛڈان تَتھ رنٛگ ٲسٕس بہٕ ژھانڈان بیٚیہِ یُس تَمیُک کَپُر چھُ سُہ ٲسٕس بہٕ دَپان نہَ سُہ گژھِ ہے واریاہ زیادٕ اَصٕل آسُن تِکیٛازِ بیگَس گژھِ تھوڑا بہت ٹایم تہِ پَتہٕ نیرُن یُتھ نہٕ اِنسانَس پَتہٕ صُبحسٕے پیٚیہِ ہے بیگ اَننہِ گژھنُتھ بیٚیہِ کِہیٖنٛۍ مےٚ ووت رٮ۪تھَس ووت مےٚ واریاہ گ ٹایم ووت مےٚ بیگ ژھانٛڈان ماگمہٕ تہِ آو نہٕ مےٚ کُنے جایہِ پَسنٛد نہَ بَنووُے مےٚ تَمہِ حِساب بیگ بیگ پَتہٕ بیٖٹھٕس بہٕ راتھ اَچانٛک بیٖٹھس بہٕ راتھٕے آ فونَس پٮ۪ٹھ ٲسٕس بہٕ وُچھان تَتہِ کھُلٲے مےٚ تِہٕنٛز وٮ۪ب سایِٹ یُتھُے بہٕ وُچھان ٲسٕس بہٕ ٲسٕس وُچھان وُچھان اَکھ اَکھ بیگ اَکھ اَکھ بیگ اَکھ اَکھ بیگ أتی پیٚیہِ مےٚ اچانَک أکِس بیگَس پٮ۪ٹھن پیٚیہِ مےٚ نظر مےٚ وُچھ تَمیُک کَلَر تہِ واریاہ زیادٕ اَصٕل یُس بہٕ کَلَر ژھانٛڈان ٲسٕس سُے کَلَر وُچھ مےٚ یُس بہٕ تَتھ مِٹیٖریَل ژھانٛڈان ٲسٕس سُے مِٹیٖریَل اوس تَتھ بَرابَر سُے یہِ بہٕ ژھانٛڈان ٲسٕس بَرابر اوس سُہ تُِتھُے سُہ بیگ تَمہِ پَتہٕ دوٚپ مےٚ میٛانہِ خۄدایا بہٕ کیٛازِ ٲسٕس اوترٕ پٮ۪ٹھ یوٗتاہ کال کیٛازِ دیُت مےٚ بازرَس منٛز ژھانٛڈَس مےٚ کیٛازِ کھولو نہٕ اوترٕ پٮ۪ٹھٮ۪ن تٔہٕنٛز یہِ وٮ۪ب سایٹ تہٕ مےٚ کیٛازِ کوٚر نہٕ ایٚے پٮ۪ٹھ یہِ بیگ آرڈَر تَمہِ پَتٮ۪ن یُتھُے مےٚ وُچھ مےٚ دوٚپ نہَ ژھُن بَلاے وۄنۍ پھیرٕ نہٕ بازرٕ وازرَن کِہیٖنٛۍ تہِ نہٕ وۄنۍ کَرٕ بہٕ یہِ بیگ اَمے وٮ۪ب سایٹہِ پٮ۪ٹھٮ۪ن آرڈَر پَتہٕ یِتھُے مےٚ سُہ آرڈَر کوٚر سُہ بیگ تَمیُک قۭمَتھ یُس چھُ سُہ تہِ اوس واریاہ زیادٕ کَم تِکیٛازِ بازرَس منٛز ٲس دِوان واریاہ زیادٕ درٛۅگ یِتھُے مےٚ وُچھ مےٚ دوٚپ بیگ تہِ چھُ اَصٕل سُے بیگ چھُ یُس بہٕ ژھانٛڈان چھَس تہٕ قۭمَتھ تہِ چھُ واریاہ زیادٕ قۭمَتھ تمہِ پَتَن کوٚر مےٚ سُہ بیگ آرڈَر یُتھُے مےٚ سُہ آرڈر کوٚر تۅہہِ کوٚروٕ مےٚ پَتہٕ تَمے ساتہٕ فون دوٚپمو ژےٚ حظ کوٚرُتھ یِتھٕ پٲٹھۍ بیگ آرڈر مےٚ دوٚپمو آ مےٚ کوٚر بیگ آرڈَر تۄہہِ دوٚپوٕ پتہٕ پۅنٛسہٕ کِتھٕ پٲٹھٮ۪ن ترٛٲِوِو توٚہۍ مےٚ دوٚپمو بہٕ نا سا ہٮ۪کہٕ آن لاین دِتھ کیٚنٛہہ بہٕ ہٮ۪کہٕ یُتھُے تُہۍ بیگ أنِو بہٕ ہٮ۪کہٕ تَمے ساتن پۅنٛسہٕ دتھ تۄہہِ کوٚروٕ تۄہہِ دوٚپوٕ اَدٕ کیٛاہ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ اَمہِ ساتن ژےٚ بیگ وٲتی تیٚمے ساتَن دِیٖزِ ژٕ پۅنٛسہٕ تہِ پَتہٕ یتھے مےٚ تۄہہِ ووٚنمو اَدٕ کیٛاہ ٹھیٖک چھُ تۄہہِ ووٚنوٕ پتہٕ بیگ واتہِ دۄیہِ دۄہۍ مےٚ ووٚنمو تۅہہِ کیٚنٛہہ چھُنہٕ اَدٕ کیٛاہ وۄنۍ ییٚتہِ یوٗتاہ رٮ۪تھ پٮ۪و نا تَتہِ پرٛارٕ بہٕ یِم زٕ دۄہ تہِ یُِتھُے بیگسن ژوٚوُہ گنٛٹہٕ گٔے وُنہِ ٲسۍ ژوٚوُہ گنٛٹہٕ گَژھنَے تہٕ مےٚ ووت گَرٕ بیگ تہٕ آ کیٛاہ چھِ اَتھ وَنان پَتہٕ دیُت مےٚ تَمے ساتن تۄہہِ پۅنٛسہٕ تہِ یُتھُے مےٚ سُہ بیگ روٚٹ مےٚ گوٚو سُہ تیٛوٗتاہ خۄش سُہ بیگ تَمِچ یۄس پیکِنٛگ ٲس سۄ تہِ ٲس واریاہ زیادٕ اَصٕل اَتھ یُتھُے مےٚ سُہ پَتہٕ سُہ بیگ کوٚر مےٚ ٲسٕس مَگَر کھۄژانٕے ٲسَن بہٕ ٲسٕس دَپان وۄنۍ گَژھ یہِ بیگ آسُن سُہ مےٚکوٚر فونَس پٮٹھ چھِ ہاوان اَکھ تہٕ یَتھ پٮ۪ٹھ چھِ پَتہٕ آسان بیٛاکھ نہَ یُتھُے مےٚ سُہ بیگ کوٚر مےٚ اوس سُہ بَرابر اوس سُہ سُے سُہ بیگ یُس بہٕ ژھانٛڈان ٲسٕس یُس بہٕ تَتھ منٛز کالٹی ژھانٛڈان ٲسٕس یُس بہٕ رنٛگ ژھانٛڈان ٲسٕس سُے بیگ بَنیو مےٚ پَتہٕ تَمہِ پَتن یُتھُے مےٚ سُہ وُچھ مےٚ گوٚو سُہ واریاہ زیادٕ پَسٛنٛد بہٕ گٔیَس واریاہ زیادٕ خۄش گٔیَس بہٕ تَٔہٕنٛدِ اَمہِ بیگہٕ سۭتٮ۪ن پَتہٕ ووٚن مٚےٚ گرِکٮ۪ن وُچھُو بہٕ ٲسٕس بیگ ٲسٕس بہٕ تَنہٕ پٮ۪ٹھ ژھانٛڈان مےٚ بنٮ۪و سُہ بیگ ممی ووٚن ژےٚ کتہِ اوٚنُتھ یہِ بیگ مےٚ ووٚن تَس یِتھٕ پٲٹھٮ۪ن مےٚ کوٚر یِتھٕ پٲٹھٮ۪ن ویب سایٹ اَکھ چھِ اَیٚمازانٕچ تَمے پٮ۪ٹھ کوٚر مےٚ یہِ بیگ آرڈَر تہٕ مگر یِمو ہے اوٚن مےٚ یہِ ژۄوُہنٕے گَنٛٹَن منٛز اوٚن مےٚ یِمو یہِ بیگ پَتہٕ آ گٔے کٲم مےٚ ووٚن پَتہٕ پَنٕنٮ۪ن دوستَن تہِ دوٚپمَس یِتھٕ پٲٹھٮ۪ن چھُ یہِ بیگ سُہ تٔتی ویٚب سایٹہِ پٮ۪ٹھ ٲسۍزیٚو آرڈَر کَران تِم چھِ واریاہ زیادٕ اَصٕل بیٚیہِ چھُو تَم جلدی جلدی سُہ بہٕ گٔیَس واریاہ زیادٕ خۄش اَمہِ تَُہٕنٛدِ وٮ۪ب سایٹہِ سۭتٮ۪ن مےٚ ٲس ایکٕسپیٖریَنٕس چھےٚ اَمہِ چیٖزٕچ یا تٔہٕنٛدِ وٮ۪ب سایٹہِ سۄ چھِ واریاہ زیادٕ اَصٕل